کشمیٖرَس کشمیٖرَس منٛز یُس بارہمولہ ڈِسٹِرٛک چھِ اَتھ ہَسا چھِ بیٛاکھ ناو یَتھ أسۍ وَنان چھِ وَرمُل تہٕ ییٚتہِ ہَسا چھِ واریاہ ہِسٹورِکَل پٕلیسز لایک وۄلُر لیک چھِ یُسہٕ بارہمولاہَس منٛز بوٚٹِنٛگو علاقَس منٛز چھِ لَبنہٕ یِوان تہٕ یُس ہَسا وٕنکٮ۪نَس ایشیاہَس منٛز چھِ ساروی کھۄتہٕ فرٛٮ۪ش واٹَر لیک یِوان ماننہٕ تہٕ باقٕے یَتھ منٛز ہَسا چھِ واریاہ ٹیوٗرِسٹ پٕلیسز لایک گُلمرگ چھِ کھِلَن مرگ چھِ کُنزَر چھِ باقٕے واریاہ چھِ تہٕ بارہمولہ یُس ہَسا چھِ یہِ ہَسا چھِ باڈر لاینہِ پٮ۪ٹھ یِوان مُظَفر آباد اوٗڑی سایڈَس تہٕ ییٚمِکۍ یِم اٮ۪سوسیٹِڈ ڈِسٹرٛکِس لایک کۄپوارہ چھِ بانڈی پورہ چھِ سرینگر چھِ تہٕ بارہمولہ ہَسا چھِ

تہٕ بارہمولاہَس منٛز ہَسا چھِ واریاہ ہِسٹورِکَل پٕلیسز لایک اَتہِ ہَسا چھِ گُلمرگ چھِ تَتہِ چھِ گَنڈولا چھِ تَتہِ

بیٚیہِ یُس اگر أسۍ گُلمرگَس منٛز نظر ترٛاوو گُلمرگَس منٛز چھُ اَکھ با اَکھ بہتریٖن پارک یَتھ أسۍ چِلرنڈٕس پارک وَنان چھِ تہٕ بیٚیہِ چھِ اَمہِ نٮ۪بر اَتہِ اَکھ اَکھ ہِسٹورِکَل پٕلیس وَنو أسۍ یَتھ أسۍ مہاراجِہ یُس مہاراجہ رٔنجیت سِنگُن رٔنجیت سِنٛگھ آسان یُس اوس تہٕ تٔمۍ سٕنٛد متعلق یُس تہِ کانٛہہ مطلب یُس یہِ ہِسٹرٛی وغیرہ چھِ کَشمیٖرٕچ تَتھ منٛز ہَہ چھَ سۄ اٮ۪ویلیبٕل چھِ اَسہِ تَتہِ مطلب سُہ مِلان اَسہِ